أسۍ چھِ واریاہ فیٚسٹِولٕز سیٚلبرٛیٹ کران گۄڈٕنیٚتھٕے چھِ کران أسۍ بوٚڑ دۄہ بَڑیٚن دۄہَن پٮ۪ٹھ چھِ أسۍ ٲں ماز چھِ انان ٲں یہِ ژوٚٹ چھِ تھاوان أنِتھ یہِ سیٛو سیٛن چھِ انان ٲں ژوٚٹ ووٚٹ چھِ تھاوان اصٕل پٲٹھۍ أنِتھ پَتہٕ چھِ یوان پٔژھۍ شَبَس چھِ یوان یہِ راتَس چھِ شب ویٚب کران ٲں صُبحَن چھِ پَتہٕ چاے واے چیٚوان اصٕل پٲٹھۍ گَژھان چھِ پَتہٕ زیارت وُچھنہِ ٲں ہاوان چھِ اَکہِ بجہِ تہِ چھِ ہاوان زیارت دگرَن تہِ چھِکھ ہاوان زیارت پَتہٕ چھِ وچھان زیارت ویارت تہٕ نیران چھِ یم گھرٕ پَتہٕ پنٕنۍ پَننیٚن پننیٚن گھران یِم پٔژھۍ پَتہٕ چھِ یِوان اسہِ لۄکٕٹ عیٖد تہِ چھِ یوان اسہِ بٔڑ عیٖد تہِ چھِ بَجہِ عیٖذ پٮ۪ٹھ چھ أسۍ کران اسہ چھِ تھاوان ژوٚٹ چھِ آسان أنمٕژ ماز چھِ انان ٲں شُریٚن چھِ انان پَلوٚو ٲں پانَس کِتۍ چھ انان پَلوٚو بَڑیٚن تہِ چھِ انان لۄکٹیٚن چھِ انان عیٖذ عیٖذ پٮ۪ٹھ چھِ أسۍ اصٕل پٲٹھۍ عیٖد بٔڑ عیٖد مناوَن قۄربان چھُ آسان تھومُت ریٚتھ برٛونٛٹھ رَچھان چھِن قۄربان ریٚتَس کھٔنٛڈَس تھاوان رٔچھِتھ کٔرِتھ پَتہٕ چھِس سُہ عیٖد نماز چھِ گَژھان عیٖد نماز پٮ۪ٹھ چھِ یوان اورٕ چیٚوان چھِ چایا وایا اصٕل پٲٹھۍ تہٕ ہُو انان چھِ پَتہٕ یہِ پُج چھِن انان کَران چھُ پَتہٕ یہِ پُج قۄربان ٲں قۄربان چھِ مۄکلاوان کٔرِتھ دِوان چھِ اتھ پَتہٕ ٹَکھ وَکھ اصٕل پٲٹھۍ پَتہٕ چھِ رشتہٕ دارَن نِوان ہمساین نِوان ہر کٲنٛسہِ ہمسایَس نِش چھِ نِوان رشتہٕ دارَس نِش چھِ نِوان اصٕل پٲٹھۍ تہٕ واریاہ اصٕل پٲٹھۍ چھِ أسۍ بناوان یہِ بٔڑۍ عیٖد تہِ کَران چھِ أسۍ یہِ سیٚلبرٛیٹ